السلامُ علیکُم بہٕ چھس روزان بہ چھس روزان بنڈپور بہ چھس ونان آز چھِ أسۍ بٔڑۍ گٔمٕتۍ ییٚلہِ أسۍ لکٕٹۍ ٲسۍ تِمن دۄہن اوس مزٕ یوان أسۍ ٲسۍ گنٛدان مےٚ آسہٕ واریاہ ویسہٕ أکِس اوس ناو أکِس اوس ناو صبرینا بیٚکِس اوس ناو مُبینا أس ٲسۍ واریاہ زیادٕ گِنٛدان اِنسان چھُ لۄکچارس کُن یژھان گژُھن مگر آز چِھ بٔڑۍ گٔمٕتۍ آز چھُ نہ تیوٗتاہ ٹایم آسان کِہینۍ نہٕ آز چِھ سألِم آسان پن پننٮ۪ن کامٮ۪ن سۭتۍ آز چِھنہٕ گرٕ نٮ۪بر نیران تِتھ پٲٹھۍ کینٛہہ تِمن دۄہن ٲسۍ آسان نٮ۪برٕے أسۍ دۄہس گِنٛدان أسۍ أسۍ گِنٛدان أسۍ ٲسۍ وسان یاربل گِنٛدان أسۍ تتہِ أسۍ أسۍ گِنٛدان سزس تتھ ٲسۍ آسان شیٚے خانہ أکِس ٲس ونان أسۍ آیم گۄڈٕ أسۍ أسۍ گِنٛدان اُکا پتہٕ ٲسۍ بیٚکِس ٲسۍ ونان دُکا پتہ ٲسۍ کھسان أسۍ تُرکا پتہٕ ٲسۍ کوٗنجس منٛز وَنان واتان پتہٕ أسۍ ونان کوٗنجا سینٹرا پتہٕ ٲسۍ اۭں واتان لاسٹس پٮ۪ٹھ پتہٕ أسۍ آیم گِنٛدان پتہٕ ٲسۍ أسۍ زینان ایم کھسان أسۍ أسۍ بیٚیہِ دُکاہس پتہٕ أسۍ کھسان ترکاہس یِتھے پٲٹھۍ ٲسۍ أسۍ گِنٛدان سزس پتہٕ أسۍ مۄکلاوان أسۍ تتھ گِنٛدِتھ پتہٕ أسۍ أسۍ گِنٛدان بیٹ بالس تہ ٲسۍ أسۍ گِنٛدان واریاہ زیادٕ اوس آسان مزٕ تِمن دۄہن أسۍ ٲسۍ گژھان ویٖرین منٛز گِنٛدنہِ تتھ ٲسۍ گنٛڈان ڈُپٹہِ پتہٕ ٲسۍ گِنٛدان جوٗلس دِوان ٲسۍ اکھ أکِس سوٲر پتہٕ ٲس اکھ أکِس پتہٕ اۭں گۄڈٕ ٲسۍ دِوان أکِس ٲس أسۍ کران گنٛزراوان کۭتِس ٹایمس دمو تٔمِس تمہِ پتہٕ ٲسۍ دِوان بیٚکِس گنٛزراوان ٲس تِم پتہٕ ٲسۍ دِوان بیٚکِس پتہٕ ٲسۍ دِوان یِتھے پٲٹھۍ ٲسۍ مۄکلاوان تتھ گِنٛدِتھ پتہٕ أسۍ ٲسۍ پتہٕ ٲسۍ أسۍ گٔژھان کوٗر پٮ۪ٹھ تتھ ٲسۍ ونان أسۍ تاپکوٗر گژھو أسۍ گِنٛدنہِ دِوان ٲسۍ أسۍ اکہِ بجہٕ پتھ کُن ٲسۍ أسۍ تور گژھان پتہٕ ٲسۍ أسۍ دِوان گِنٛدان تتہِ تاپس پتہٕ ٲسۍ أسۍ بناوان مہرِنۍ پتہٕ ٲسۍ بناوان مہرازٕ پتہٕ ٲسۍ أسۍ تِمن سجاوان بناوان ٲسۍ کمبرٕ ٲسۍ یِتھے پٲٹھۍ پتہٕ ٲسۍ أسۍ تِمن کران میک اپ کران تِمن ٲسۍ أسۍ سجاوان اصٕل پٲٹھۍ کمبرٕ ٲسۍ سجاوان اصٕل پٲٹھۍ أکِس ٲسۍ بناوان مہرنۍ بیٚکِس ٲسۍ بناوان مہرازٕ پتہٕ ٲسۍ گژھان أسۍ مہرِنہِ ہنٛد سالس مہرازٕ سُنٛد ٲسۍ گژھان سالس گژھان ٲسۍ تِمن سۭتۍ پتہٕ ٲسۍ تِم درمنہِ سۭتۍ ٲسۍ أسۍ بناوان تپٲر کمبرٕ بناوان ٲسۍ أسۍ پوش پتہٕ ٲسۍ أسۍ اکھ أکِس گژھان تور سۭتۍ کھیٚوان ٲسۍ أسۍ ٲکھتی تتہِ پتہٕ ٲسۍ واریاہس ٹایمس تتہِ بیٚہوان یِوان ٲسۍ أسۍ واپس پتہٕ ٲسۍ أسۍ شامن تہِ گِنٛدان گِنٛدان ٲسۍ أسۍ کالیس اسۍ ٲسۍ ٹاس کران اکھ باقٕے ٲسۍ ژلان اکھ اوس أکِس ٲسۍ تھاوان کلٮ۪ن ژھایُل پانہٕ ٲسۍ أسۍ سٲلِم ژلان پتہٕ ییٚلہ أسۍ تٔمِس کالے ٲسۍ کران پتہِ اوس سُہ دوران ژھانران اوس سُہ اسہِ ساروٕین اکہِ اکہِ أسۍ ٲسۍ آسان ژوٗرٕ بِہتھ گِنٛدان یِتھے پٲٹھۍ ٲسۍ أسۍ اکھ أکِس کران اوُٹ گژھان اوس اکہِ پتہٕ اکھ أسۍ ٲسۍ أسۍ ٲسۍ گِنٛدان پتہٕ أسۍ ٲسۍ واریاہ زیادٕ مزٕ کران از چھِ آز چھِ أسۍ بٔڑ گٔمٕتۍ آز چھےٚ اسہِ یاد پیٚوان سُہ پتہٕ چھُ سُہ أسۍ سوٚنٛچان آسان اِنسان چھُ لۄکچار چھُ واریاہ زیادٕ اصٕل آسان تِمن دۄہن مزٕ چھِ آسان واریاہ گِنٛدان أسۍ أسۍ چھِ یہِ ہسا آز چھِ یژھان واریاہ کاش أسۍ آسہو بیٚیہِ تِتھی بیٚیہِ ییہے سُہ ٹایم مگر ٹایم چھُنہٕ پتہٕ یِوان کِہیٖنٛۍ پتہٕ چھِ گژھان بٔڑۍ پتہٕ چھِنہٕ أسۍ یاد روزان تِمن دۄہن آسان یِم تہٕ اسہِ چھِ آسان آز چھِ تِم آسان بٔڑۍ گٔمٕتۍ آز چھِ نہٕ أسۍ أڈۍ زانان تہٕ آسان کِہیٖنۍ تِمن دۄہن ٲسی أسۍ گِنٛدان واریاہ زیادٕ أسۍ تہٕ گرٕ نٮ۪بر آسان واریاہ زیادٕ روزان آز چھِنہٕ گرِ نٮ۪بر تہِ نٮ۪ران تِتھ پٲٹھۍ کِیہنۍ نہ چھِ اکھ أکِس سۭتۍ تِتھ پٲٹھۍ کتھ کران آز چھِ واریاہ پن پنٮ۪ن کامٮ۪ن منٛز آوٕرۍ گٔمٕتۍ تِمن دۄہن ٲسۍ آسان أکسٕے جاے سٲلِم بہِتھ پتہٕ ٲسۍ شامس گژھان أکۍ سُنٛدٕے گرٕ گِنٛدان ٲسۍ تتہِ پتہٕ ٲسۍ پتہٕ ٲسۍ اۭں روحی آسان ونان بٲتھ ٲسۍ آسان أسۍ ونان أسۍ ٲسۍ تُمبِکھنٲر آسان وایان اۭں واریاہ زیادٕ اۭں مزٕ اوس یِوان أسۍ ٲسۍ کالی یس آسان گِنٛدان أسۍ ٲسۍ گِندان تِمن دۄہن ایکووس دُکانو پٮ۪ٹھۍ ٲسۍ أسۍ آسان تہٕ واریاہ زیادٕ اۭں مزٕ اوس یِوان آز چھِ یاد پیٚوان تِم دۄہ تہٕ واریاہ زیادٕ پتہِ آز چھُ نہٕ تیوٗتاہ ٹایِم آسان کِہینۍ آز چھِ آسان سٲلِم پن پننٮ۪ن کامٮ۪ن سۭتۍ آوُر تہٕ واریاہ آز چھِ ونان تِم دۄہ گژھن ینۍ مگر تِم چھِنہٕ پتہٕ واپس یِوان کہیٖنۍ آز چھِ سٲلِم آسان بٔڑ گٔمٕتۍ آز چھِ پتہِ ٲسۍ أسۍ أکسٕے جاے آسان تِمن دۄہن کتھٕ کران ونان ٲسۍ اکھ أکۍ سِنٛز دٔلیل أڈۍ ٲسۍ ونان أڈۍ اکھ أکِس ونان تَمہٕ رانٹسہِ دٔلیل آسان ونان پتہٕ ٲسۍ ٹی وی آسان أکۍ سِنٛدے گرِ وِچھان پتہٕ ٲسۍ أسۍ وِچھان تِمن منٛز تِمہٕ ڈراما ونان ییٚلہِ تُہۍ سکول ٲسۍ پتہٕ ٲسۍ آسان گژھان تتہِ تہٕ ونان وتہِ وتہِ ٲسۍ تِمن ڈراماہن ہِنٛز دٔلیل اکھ اوس ونان مےٚ وُچھ آز ہُہ بیاکھ اوس ونان مےٚ وُچھ یہ سٲلِم ٲسۍ ونان پنٕنۍ پنٕنۍ دٔلیل یوٚتانۍ أسۍ پکان پکان ٲسۍ آسان أسۍ دۄہس دٔلیل ونان پتہٕ ٲسۍ أسۍ سکوٗل واتان پتہِ ٲسۍ تتہِ کھیٚوان أکسٕے پتہٕ ٲسۍ أسۍ تورٕ یِوان پتہٕ ٲسۍ أسۍ اۭں واریاہ گرٕم ییٚلہِ تۄہہِ گرٕم آسہِ آسان واریاہ زیادٕ پتہٕ ٲسۍ أسۍ کھسان کۄلہِ پٮ۪ٹھ کران ٲسۍ سٲلِم یکجا سرٛان کھیٚوان ٲسۍ بتہٕ کران ٲسۍ تتہِ سرٛان دِوان ٲسۍ دۄہس ٲسۍ آسان بِہِتھ پتہٕ تاپس تتہِ اۭں تمہِ پتہٕ ٲسۍ أسۍ گرٕ وسان گِنٛدان ٲسۍ گنٛدان أسۍ گرِ تہِ گِنٛدان ٲسۍ گرِ نٮ۪بٕرۍ کِنۍ تہِ واریاہس ٹایمس اۭں شامس تہِ ٲسۍ أسۍ گِنٛدان ہیٚتھٕے پتہٕ ٲسۍ وسان ژیٖر ٲسۍ واریاہس ٹایمس أکسٕے جایہِ تہِ بِہتھ ونان ٲسۍ أسۍ بٲتھ اۭن بٲتھ ٲسۍ أسۍ ونان پتہٕ ٲسۍ أسۍ اکھ أکِس سۭتۍ کتھ آسان کران اکھ أکِس ٲسۍ أسۍ کھۄژناوان أسۍ ٲسۍ گِنٛدان اۭں أسۍ ٲسۍ وریاہ زیادٕ گِنٛدان أسۍ ٲسۍ اکھ أکِس تھوپ تہِ دِوان بیٚیہِ ٲسۍ أسۍ گِنٛدان تروٚچن برونٛہہ تتھ ٲسۍ آسان پانژھ ٲسۍ آسان ترچہ پتہٕ ٲسۍ أسۍ اُکا کڑان گۄڈٕ گۄڈٕ ٲسۍ کڑان اُکا پتہٕ ٲسۍ آسان دُکا کڑن پتہٕ اوس آسان ترکا پتہٕ ٲسۍ پنجا پتہٕ ٲسۍ وۄنۍ لا پیٚوان کڑن پتہٕ ٲسۍ اگر اکھ اوس پیٚوان وستھ پتہٕ ٲسۍ ونان یہ گوٚو اوُٹ پتہٕ ٲسۍ بیٚکِس دِوان پتہٕ اوس سُہ گِنٛدان پتہٕ اوس واریاہ زیادٕ مزٕ اوس یِوان آز چھِنہٕ تِتھ پٲٹھۍ گِنٛدان کِہیٖنۍ آز چھِنہٕ تِتھ پٲٹھۍ نٮ۪بر نٮیران گرو منٛز کِہیٖنۍ تہٕ آز چھِنہٕ